وعلیکُم السلام ہاں ہاں ؤنیُو ؤنیُو آ آ باسمَت بیٚیہِ چھِ کٲشِر تہِ بیٚیہِ چھِ پَنجٲبۍ اَتھ چھِ مختلف قٔسمٕچ ریٹ الگ الگ آ آ آ ترٛٮ۪نوٕے قٕسٕم چھِ اٮ۪ویلیبٕل اَدٕ حظ اَدٕ